بہٕ چھُس یَژھان گرُپَس منٛزٕے ہایکِنٛگ کَرُن تِکیٛازِ پایدٔلۍ پَکان پَکان چھُ اِنسان واریاہ زیادٕ بور گژھان تہٕ یہِ ہسا یہِ اگر گرُپَس منٛز لٔڑکہٕ زٕ ژور آسان تہٕ کَتھ باتھ چھِ یِوان پانہٕ ؤنۍ کَرنہٕ تہٕ یہِ ہسا یہِ شیرِنٛگ چھِ یِوان کَرنہٕ پانہٕ تَتھ چھُ لَگان الگٕے مَزٕ تہٕ مےٚ باسان سولو ہایکِنٛگ کُنے زِندۍ ہایکِنٛگ چھُنہٕ مَزٕ تیوٗت کینٛہہ یوٗتاہ گرُپَس منٛز ہایکِنٛگ کَرنَس چھِ یِوان مَزٕ تہٕ یِتھ پٲٹھۍ کہِ زَن کہِ مےٚ ووٚنوُ تۄہہِ کَتھ باتھ چھِ کران یا کیٚنٛہہ چھِ آسان اورٕ یورٕ شیرنٛگ چھِ کران تتھ چھِ الگٕے مَزٕ لگان تہٕ یہِ ہسا یہِ بیٚیہِ چھِ گرُپس منٛز أکِس بیٚیِس خیال یِوان تھاونہٕ لگان چھُ کیٚنٛہہ چھُ تہٕ گرُپس منٛز چھُ یِوان واریاہ زیادٕ خیال أکِس بیٚیہِ سُنٛد تھاونہٕ مےٚ باسان گرُپس منٛز ہایکِنگ کرُن کرُن چھُ الگٕے مزٕ